یِم یِم گیمہٕ گندنہٕ چھِ یِم لوکل ایریا ہن ہِندۍ چھِ یِم گندان گامن ہِندۍ یِم شُرۍ یِم گیمہٕ چھِ گِندان یِم چھِ ہٮ۪چھتھ مطلب یا گامُکۍ گِندۍ کَباڑی پَتہٕ چھُ یِہوے اتھ چھِ گورمینٹن یِم سِکیٖمہٕ تھاومَژٕ پتہٕ چھِ یِم سِکیٖمو ذریعہِ گژھان گِندنہِ أتی گژھن گِندنہِ گۄڈٕ گِندن زونل لیؤلہِ پَتہٕ گژھٮ۪ن سُہ گندنہِ اَپٲری واریاہ واریاہ اَپٲری چھِ یِم یِمن چھُ ایکٕسپوجر تہِ مِلان یِم چھِ باقین گامَن ہِندٮ۪ن لڑکن سۭتۍ شہرکٮ۪ن لڑکن سۭتۍ اکھ ڈِسپٕلن ہیوو چھُ بنان وۄنۍ چھُ دُنیاہ وُچھنُک موقع مِلان یہِ چھِ گورمینٹ سِکیٖم سۭتۍ چھِ یِم بیٚیہِ چھُ یِمن صحت تہِ ٹھیٖک روزان یِمن گامہٕ کٮ۪ن یِم بیٚیہِ چھُ یِمن ذٔریعہ یِم چھِ یِمو سۭتۍ پونسہٕ زینان پَنُن گرٕ وَرٕ ہیٚکان چلٲوِتھ آز چھِ تِم سکیٖمہٕ آز یِم پٕلیر چھِ تِم چھِ گامہٕ پٕلیر اَگر وُچھو یِم سِٹیٹ لیولہِ پٮ۪ٹھ چھِ آسان گِندن تِم چھِ آسان میکزِمم ٹایمٕز چھِ تِم آسان گامن ہِندی شُرۍ یِم تِم گیمہٕ گندان چھِ